أزۍکِس زمانَس منٛز چھُ مٮ۪نٹَل ہٮ۪لٕتھ اِشوٗز واریاہ لَبنہٕ یِوان یَتھ منٛز زِ مٮ۪نٹَل اِشوٗز چھِنہٕ یِمَے یٲتۍ کِہیٖنۍ تِنہٕ کہِ اِنسان چھُ مٮ۪نٹٕلی رِٹاڈڈ آسا البتہ ییٚمہِ طریٖقہٕ ہیٚکہِ اِنسان مٮ۪نٹَل ہٮ۪لٕتھ اِشوَن ہُنٛد شِکار گٔژھِتھ یَتھ منٛز زَنہٕ ڈِپرٛٮ۪شَن چھُ یِوان اٮ۪نزایٹی چھِ یِوان یِم چیٖز چھُ اِنسان واریاہ گۄڈٕ لایٹلی نِوان تَمۍ پَتَن چھِ یِمَے چیٖز بنان مَسلہٕ برٛونٛہہ کُنَتھ یِم چیٖز چھِ أمِس موٗجوٗب گژھان کیٛازِ کہِ ییٚمِس بِچٲرِس ڈِپرٛٮ۪شَن تہِ آسہِ یا اٮ۪نزایٹی اَٹیکٕس آسَن یِوان تٔمِس چھِ وَنان کہِ یہِ چھُ مٮ۪نٹٕلی رِٹاڈڈ یا سوسایٹی چھَنہٕ تٔمِس اَصٕل پٲٹھۍ ٹرٛیٖٹ کران کِہیٖنۍ تِنہٕ ییٚمہِ وَجہ سۭتۍ چھِ واریاہ چی واریاہ لوٗکھ یِم چیٖز ہایِڈ کران کہِ اَسہِ چھِ یِم ڈِس آڈٲرٕز جب کہ یِم ڈِپرٛٮ۪شَن یا اٮ۪نزایٹی اَٹیکٕس یِم چھِ گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ نارمَل آسان کیٛازِ کہِ کٲنٛسہِ تہِ ہٮ۪کَن یِم چیٖز گٔژھِتھ یہِ ہیٚکہِ ییٚمہِ سۭتۍ گٔژھِتھ کہ ڈِپرٛشَن ہیٚکہِ گٔژِتھ کہِ گَریلوٗ ماحول آسہِ نہٕ گَرَس اَندر اَصٕل کِہیٖنۍ تِنہٕ یا پیرَنٛٹسَن ہٕنٛدۍ رِلیشَن آسَن نہٕ اَصٕل کِہیٖنۍ تِنہٕ تَمۍ وَجہ سۭتۍ ہیٚیہِ کِس ہٮ۪کَن أکِس شُرِس یا بٔڈِس یِم ڈِس آرڈَر یِتھ البَتہ یہِ چیٖز چھُ تِتھ کٔنٮ۪تھ آمُت پیش کرنہٕ کہِ اِنسان چھُنہٕ ہٮ۪کان اَصٕل پٲٹھۍ ؤنِتھ کِہیٖنۍ تہِ کہِ بہٕ چھُس مےٚ چھا ڈِپرٛٮ۪شَن مےٚ چھا اٮ۪نزایٹی یا یِم چیٖز چھِ ہایِڈ کران یا گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ اَمۍ چیٖز باپَتھ کہِ سوسایٹی منٛز یی نہٕ اِنسان ٹرٛول کرنہٕ کِہیٖنۍ تِنہٕ یِم چیٖز چھِ یِوان ہایِڈ کرنہٕ یِم چیٖز چھِنہٕ یِوان سیٖریَسلی نِنہٕ کِہیٖنۍ تِنہٕ یِم چیٖز وَجہ سۭتۍ یہِ چھُ گژھان کہِ یِم چیٖز چھِ واریاہ برٛونٛہہ کُن بڑان جب کہ یِم چیٖز چھِ آرام سان آسان پنٛنِس ڈاکٹرٛس سۭتۍ شیر کَرٕنۍ کہِ مےٚ کیٛاہ مسلہٕ چھُ مےٚ کیٛاہ چھُ گژھان ییٚمہِ وجہ سۭتۍ سُہ ڈاکٹر ہیٚکہِ واریاہ اَصٕل پٲٹھۍ کَوسِلِنٛگ کٔرِتھ چاہَے گَرَس منٛز آسہِ کانٛہہ شُر ییٚمِس یہِ چیٖز باسہِ کہِ أمِس چھِ اٮ۪نزایٹی یا ڈِپرٛٮ۪شَن سُہ چھُنہٕ ہایِڈ کَرُن بِلکُل تہِ کِہیٖنۍ کیٛازِ کہِ یہِ چھُ نارمَل اکھ چیٖز آسان یُس وَقتی طور چھُ پَتہٕ ہٮ۪کان اٮ۪بنارمَل بٔنِتھ تَمۍ موٗجوٗب چھُ آسان یہِ کَرُن کہِ یہِ شُر چھُ آسان ڈاکٹرٛس ہاوُن سُہ چھُ کران کَوسِلِنٛگ ییٚمہِ وَجہ سۭتۍ پَتہٕ أمِس شُرِس چھُ آیندٕ خٲطرٕ بیٚنِفِٹ واتان یا أڑۍ پیرنٛٹٕس چھِ تِتھۍ آسان یہِ کیٚنہہ تِمَن گَژھٕ نہٕ نٮ۪برٕ وَنَن نہٕ یِمَن چھُ شایِد گَرِ ماحول خراب یا کیٚنہہ تَمۍ موٗجوٗب چھِس تِم ژھٕنان أمِس بَچہٕ سٕنٛز زندگی خراب کٔرِتھ تِم چھِ أمۍ لہازٕ زندگی أمۍ سٕنٛز خراب ژھٕنان کٔرِتھ یہِ کران زیادَے ڈِپرٛٮ۪س کہِ ژےٚ چھُے نہٕ یُتھ مَسلہٕ کِہیٖنۍ تہِ نہٕ یِم چیٖز چھِنہٕ کِہیٖنۍ یا تِم سِمپٹَمٕز چھِ أمِس شُرِس آسان یِم یِم ہایِڈ چھِ کران تَمۍ وَجہٕ سۭتۍ چھُ یہِ شُر مٮ۪نٹٕلی گژھان یہِ اَکہِ لہاز بٮ۪مار بَٹ فِزِکٔلی تہِ چھِ أمِس یِم اثر یِوان برٛونٛہہ کُنَتھ تَمۍ موٗجوٗب تَمۍ سۭتۍ چھُ یہِ گژھان کہ یہِ شُر چھُنہٕ سوشیبٕل بنان کِہیٖنۍ تِنہٕ یہِ چھُنہٕ اَصٕل پٲٹھۍ ہٮ۪کان رٮ۪سپانٛڈ کٔرِتھ کِہیٖنۍ تِنہٕ پنٛنِس سُکوٗلَس منٛز یا پنٛنِس اٮ۪نوِرانمٮ۪نٛٹس منٛز ییٚمہِ وَجہ سۭتۍ أمۍ سُنٛد فیوٗچَر چھُ خراب گژھان یِم ڈِپرٛٮ۪شَن یا اٮ۪نزایٹی یا اٮ۪کزایٹی چھِ آسان اِنسانَس یِم چھِ آسان واریاہ کیرفُلی یِم چیٖز سالُو کَرٕنۍ أمِس شُرِس منٛز یا کٲنٛسہِ تہِ بٔڈِس منٛز ہٮ۪کَن یِم ٲسِتھ أمۍ باپتھ چھِ آمٕتۍ کیٚنہہ یِم بناونہٕ مطلب ہاسپِٹَلٕز یا ییٚتہِ ٹرٛیٖٹ چھِ کران یِمَن شُرٮ۪ن یا ییٚتہِ نَسَن کٲنٛسہِ کیٚنہہ گرٛیو مسلہٕ آسہِ تِم تہِ چھِ گژھان آرام سان سالُو مگر واریاہَن کیسَن منٛز چھُ یہِ یِوان لَبنہٕ کہِ یہِ چیٖز چھُنہٕ سیٖریَسلی یِوان نِنہٕ کِہیٖنۍ تِنہٕ ییٚتہِ پتہٕ یہِ مسلہٕ چھُ برٛونٛہہ کُنَتھ بنا ییٚمہِ وَجہ سۭتۍ یہِ شُر یا أمِس بٔڈۍ سٕنٛز زندگی چھِ خَطرَس منٛز یِوان أمی طریٖقہٕ کہِ یہِ چھُنہٕ پَتہٕ وَقتی طور ییٚلہِ أمِس یِم چیٖز گژھان گژھان چھِ یہِ چھِنہٕ پَتہٕ زیادٕ یَژھان کٲنٛسے سۭتۍ وۄتھُن بِہُن یا تِتھۍ تعلُق تھاوٕنۍ